ہٮ۪لو اَسلامُ علیکُم تُہۍ چھُو حظ لوکَل ٹیوٗر اٮ۪جنسی پٮ۪ٹھ مےٚ حظ ٲس راتھ کٔرمٕژ اَتہِ اَکھ کیب بُک مےٚ ٲس کٔرمٕژ کیب بُک ژور بَجے آز آز دۄہلہِ ژور بَجے ٲس مےٚ کٔرمٕژ کیب اَکھ بُک راتھ ٲس مےٚ کیب اَکھ بُک کٔرمٕژ آز اوس تَتھ ڈیٹ آز اوس تَتھ ڈیٹ کٔژِ بجہِ آز اوس ژور بَجے تَتھ کیبہِ مگر بہٕ اگر پیٛاران چھُس وٕنۍکٮ۪نَس بَجے ساڑٕ ژور ساڑِ ژور تامَتھ چھُنہٕ وٕنہِ مےٚ ڈرٛایوَر واتان کِہیٖنۍ پنٛنِس لوکیشنہِ پٮ۪ٹھ مےٚ چھِ لوکیشَن مےٚ چھِ اٮ۪ڈرٮ۪س پَنُن تَتھ دیُتمُت مگر یُس یہِ تُہُنٛد یہِ ڈرٛایوَر تَمہِ کیبہِ ہُنٛد ڈرٛایوَر یُس چھُ سُہ نہ سا چھُنہٕ میٛانہِ یَتھ لوکیشنہِ پٮ۪ٹھ واتان کیٚنٛہہ وۄنۍ چھُس بہٕ وۄنۍ ہسا چھِ مےٚ بدل ییٚتٮ۪ن کانٛہہ آٹوٗ وول بہٕ ہسا کھسہٕ تٔتھۍ یۄس مےٚ تۄہہِ یہِ کیب سٔروِس فراہِم کَرناییوٕ ییٚمیُک نہٕ ڈرٛایوَر وٕنہِ واتان مےٚ نِش چھِ کِہیٖنۍ تُہۍ کٔرِو سُہ کٮ۪نسل سۄ کیب تِکیٛازِ وۄنۍ گَژھٕ بہٕ بَدلہِ اکھ بَدل اکھ سٔروِس آے مےٚ یَپٲرۍ آے مےٚ آٹوٗا بہٕ کھَسہٕ تٔتھۍ منٛز باقٕے وَسَلام